کیٚنٛہہ کامَن میٚتھڈس چھِ طریٖقہٕ چھِ تِم ییٚمہِ سۭتۍ أسۍ ایٚنمٔل جانور چھِ ہٮ۪کان أسۍ پروسیٚس کٔرِتھ یِمن منٛز چھِ اَسہِ یِم ٹیٚکھدر یا خٔریٖدار چھِ یِمن آسان یِم باپار چھ یِمن کران تِمن سۭتۍ چھِ یِم ایٚنٛملزن ہُنٛد باپار آسان کران جانورَن ہُنٛد باپار کران آسان تِمن سۭتۍ چھِ أسۍ تِہنٛدۍ بروڈکٹ اَنان یہنٛد جانوارَن یہٕنٛدۍ یِم چھِ کران اِفیٚکٹ فایٚنل کالِٹی چھِ یِتھۍ پٲٹھۍ کران اِفیٚکٹ مسلَن سلاٹرنگ بچرنگ چھِ وغیرہ وغیرہ فُل پروسیس یُس چُھ اَگر أسۍ کانٛہہ جانور مٔلۍ ہیٚمو پَتہٕ لگ فرد مطلب انٕہوٚن دُہَن ساسَن مٔلۍ پَتہٕ کٔنہوٚن پٕنٛژٕہَن ساسَن تمہِ سۭتۍ چھ أسۍ پانٛژھ ہتھ نفع ملان اِتھ کٲٹھۍ چھ أسۍ زینان تہِ پانَس